گۄڈنِچ سَہَل ٹیکنیٖک أسۍ کیا کَرو أسۍ اَنو بیول بیول وَوو زٔمیٖنَس منٛز تَتہِ کھَسہِ لۄکٕٹۍ لۄکٕٹۍ پٕلانٛٹٕس لۄکٕٹۍ لۄکٕٹۍ کُلۍ کھَسن تَتہِ یَتھ کٲشِرۍ پٲٹھۍ وَنان چھِ نِہِلۍ نِہِلۍ ییٚلہِ کھٔژ تَمہِ پَتہٕ کیاہ کَرو أسۍ تَمہِ پَتہٕ کرو أسۍ تِم بَدَل بَدَل جِایَن یوٗز بناوہوکھ مطلب بٔڑۍ بٔڑۍ کُلۍ مےٚ باسَن اَتھ چھُ یی جَواب بَناوہوس بٔڑۍ بٔڑۍ کُلۍ تِم درٛڈوکھ الگ الگ جَایَن درٛڈوکھ پَتہٕ تِم کُلۍ درٛڈۄکھ الگ الگ جَایَن